وعلیکم اسلام مے چھ ناو رضوان زمان بہ چھُس زامُت ستھ مارچ کنوہ شتھ تہ دُنمتس منز شُپین کس اکس گامس منز یتھ ناو چِھ کھۄڈ پوٗر مے چھ مٲلس ناو عبدالاحد تہِ ماجہِ چھُم ناو تاجہ مے چھ ترٚے بٲے تہِ ترٚے بینہِ مے چھ ہاے سکولس تام شاہ ہمدان سکولس منز پورمُت مےٚ اوس میتھ سبجگٹ واریاہ خۄش گژھان ایلیونتھ تہِ بیٚیہِ ٹویلتھ کلاس چھ مےٚ ہایر سکنٹری شپینس منز پوٚرمُت ٹووٮ۪لتھس منز ٲس مےٚ فٕس ڈوجن پتہِ کوٚر مےٚ بی ٹٮ۪ک کمپیوٹر انجنیرنگ منز کشمیر یونِورسٹی زٕ ساس تہٕ ژو ژۄدہ ؤرۍیَس منز کوٚر مے کمپلیٹ تمہِ پتہٕ کوٚر مے زٕ ساس پندہس منز اٮ۪م ٹٮ۪ک پونڈِچری منز جویِن تہٕ سبدووُم زِ ساس تہٕ سَدہ ؤرۍیَس منز آز چُھس بہِ کران پی اٮ۪چ ڈی کمپیوٹر سیانس منز اینڈ اٮ۪نجنیرنگ منز مے چھ فوٹو گرافی بایک چلاونک بیٚیہِ باقین سیاحی علاقن گژھنک واریاہ شوق منز منز چھُس بہ کشمیر کٮ۪ن پہٲڑی علاقن کُن ٹریکنگ کرنہِ تہِ گژھان